السَلامُ علیکُم السَلامُ علیکُم اَسہِ حظ چھِ گورمیٚنٹ دِوان سِکیٖمہٕ اَسہِ حظ چھُ سُہ سٮ۪نٹر دِوان تَتھ منٛز ہَسا چھُ آسان فمب کَتُن تَتھ منٛز چھِ آسان فمب کَتُن بیٚیہِ حظ چھُ گۄڈٕ آسان فمب ویٚژھناوُن تَتھ حظ چھِ گۄڈٕ آسان وال تُلنۍ پتہٕ حظ چھُ آسان فمب کَتُن پتہٕ حظ چھِ سۄ فمبہٕ پرژھ پتہٕ حظ چھِ کَرٕنۍ کٲم ینٛدٕرس لاگٕنۍ سۄژٕلۍ تُلۍ پتہٕ حظ چھِ آسان دَہ دَہ دہ فمب وَلنہِ تَتھ منٛز بَناوٕنۍ ہَسا چھِ دَہ وُہ ییرٕکٲنۍ ہَسا چھِ بَناوٕنۍ پَتہٕ حظ چھِ کَرٕنۍ کٲم پتہٕ حظ چھِ سُہ فمب پٔرژھس ہِش سُہ حظ چھُ آسان فمب پٔرژھس پتہٕ حظ چھِ تٔتھۍ سُہ فمب آسان وَلُن پتہٕ حظ چھُ تٔتھۍ آسان سُہ فمب وَلُن پتہٕ حظ چھُ یِتھ پٲٹھی یِتھ پٲٹھۍ آسان سُہ أنٛگجہِ سۭتۍ تُلن پتہٕ حظ چھُ آسان سُہ کانٮ۪ن وَلُن سُہ سُہ فمب پتہٕ حظ چھِ کٲم کَران پتہٕ حظ چھِ تَتھ دَہ وُہ دۄہ لَگان پتہٕ حظ چھِ أسۍ کٲم کَران پتہٕ حظ چھُ سُہ فمب ییران پتہٕ حظ چھُ یندرتُلِس پٮ۪ٹھ سُہ فمب ییران پتہٕ حظ چھِ کَران کٲم تِم فمب حظ چھِ جورجور آسان تَراوٕنۍ تِم حظ چھِ آسان گنٛزراوٕنۍ تھاوٕنۍ باہ جور چھَا کاہ جور چھَا ترُواہ جور چھَا ژۄداہ جور چھا پتہٕ حظ چھِ کَرٕنۍ کٲم پتہٕ حظ چھُ سُہ فمب آسان گنٛزراوُن پتہٕ حظ چھُ تَتھ فمبس آسان جورٕ جورٕ گنٛڈ تَراوُن پتہٕ حظ چھُ تِم باہ جورٕ آسان باہ باہ گنٛڈ گنٛڈ چھِ پتہٕ تَراوٕنۍ تَتھ پتہٕ حظ چھِ کَرٕنۍ کٲم پتہٕ حظ چھُ سُہ اسان تَتھ حظ چھُ لاگان رٮ۪تھ ییران ییران پتہٕ حظ چھِ لاگان تَتھ ییران ییران یَتھ پتہٕ حظ چھُ سُہ مۄکلاوان پتہٕ حظ چھُ وَسان شہر نِوان حظ چھُ سُہ شہر